وعلیکُم السلامُ علیکُم اَہن حظ آ أسۍ چھِ حظ گاڑِ واڑِ شیران

سِٹاٹ چھَنہٕ گژھان کِہیٖنۍ کاڈبیٹرَس مَہ چھُس کاڈبیٹرَس دِژوِس نَہ اَتھ مَہ چھُ تھوٚپ ووٚپ تُہۍ کٔرِو کٲم تُہۍ یِیِو سٲنِس کارخانَس پٮ۪ٹھ بہٕ دِمَس أتی حظ نظر یِتھ پٲٹھۍ ہٮ۪کو نہٕ سڑکہِ پٮ۪ٹھ ؤنِتھ تیٖل ما آسٮ۪س بنٛد گوٚمُت کیٚنٛہہ ما آسٮ۪س پایپ ما آسہِ لیٖک کیٚنٛہہ ما آسہِ تُہۍ کٔرۍتو کٲم تُہۍ ییٖتو بورُس اَہن حظ آ تہِ ہٮ۪کہٕ نہٕ بہٕ ؤنِتھ کیٚنٛہہ دۄہ لگہِ سا زٕ دۄہ لَگنہ سا اوٚڑُے گٲنٛٹ لگیٛاہ دَہَے مِنَٹ لگِنیٛا یہِ چھُ صرف گاڑِ گاڑِ کیٛاہ پَتہ چھُ کَتٮ۪تھ چھِ خرٲبی کَتٮ۪تھ نہٕ آسہِ ہٮ۪کو أسۍ سۭتۍ پونٛسہٕ ؤنِتھ کَم سے کَم وٕچھِتھ فلحال لَگن ترٛےٚ ہَتھ رۄپیہِ حضرت اَتھ مطلب وٕچھنَس اَہن حظ آ ترٛےٚ ہَتھ رۄپیہِ کھَسَن سٲنۍ یَتھ چارٕج وٕچھ حظ بہٕ چھُس ژےٚ نِش دَہ کِلوٗ میٖٹر پَنٛداہ کِلوٗ میٖٹر دوٗر ییٚتہِ پٮ۪ٹھ کیٛاہ وَنہٕ بہٕ تۄہہِ اَتھ کیٛاہ پرٛابلِم چھِ یہِ ہیٚکِو تُہۍ ؤنِتھ تہٕ اَتھ کیٛاہ ہَنٛگتہٕ مَنٛگَے گٔیا بِہِتھ کیٛاہ دٔلیٖل گٔے سا کیٛاہ مسلہٕ گوٚوُس تیٚلہِ حظ چھُو کرٕنۍ دَہ پَنٛداہ مِنَٹ ٹھٕۂر مےٚ چھِ گٲڑۍ گٲڑۍ اَکھ حظ چھِ ییٚتہِ کامہِ چلان یہِ چھُ صُبحٲے آمُت حظ تہٕ تُہۍ کٔرِو کٲم تہٕ تیٚلہِ پیٛٲرِو دَہ پَنٛداہ مِنَٹ تہٕ تیٚلہِ کٔرۍزیو تُہۍ کٲم تہٕ تُہۍ کٔرۍزیو مےٚ کٲم حظ مےٚ کٔرۍزیو کال ٹھیٖک چھےٚ تہٕ یہِ وَن تہٕ مےٚ تُہۍ کَتہِ کَتِچ کَتھ روڈَس پٮ۪ٹھ چھُو وٕنۍکٮ۪نَس اچھا ووکٕرۍ روڈَس پٮ۪ٹھ آچھا آچھا یہِ چھےٚ گٲڑۍ چھےٚ یِمو سایڈَسٕے تھٲمٕژ

اَدٕ أسۍ کرو کٲم حظ اَسہِ اَتھ لگہِ نہٕ زیادٕ ٹایِم کیٚنٛہہ أسۍ وٕچھو یَتھ یَتھ لَگَن دَہ پنٛداہ مِنَٹ حظ یَتھ گاڑِ آ تُہۍ کٔرۍزیو کٲم مگر کیٚنٛہہ سوٲرۍ أنۍزیو اورٕ کیٚنٛہہ سۭتۍ حظ آ تُہۍ أنۍزیو بایَک سۭتۍ اَدٕ حظ بیٚیہِ چھےٚ کیٚنٛہہ حُکُم تہٕ اَدٕ حظ اَدٕ حظ بیٚہہ السلام علیکُم